وعلیکُم سلام اہَن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک ادٕ ٹھیٖک چھُ ہے اہَن حظ واریاہ حظ چھِ سۄ حظ چھِ گژھان زٕ ترٛےٚ ساس آ ٹھیٖک حظ چھُ